السلام علیکُم وعلیکُم السلام اَہَن حظ ٹھیٖک اَہَن حظ آ اَسہِ حظ چھِ زٕ ژور برٛینٛڈ اٮ۪وٮ۪لیبٕل مٮ۪کٕس چھُ اَمبوٗجا چھُ او پی سی کھِرٛو چھُ تہٕ آرکو چھُ ساروی کھۄت اَصٕل حظ گژھِوٕ تۄہہِ اٮ۪مبوٗجا تَتھ چھِ آسان پانٛژھ وَنزاہ کِلوٗ منٛز بیٚیہِ چھِ تَتھ ریٹَن منٛز تہِ واریاہ فرق ہُمۍ کھۄت آ اَتھ ہسا چھِ وارِیہَو قٕسمو ریٹہٕ پرٛٮ۪تھ کُنہِ برٛینٛڈَس چھِ اَلگ اَلگ ریٹ اٮ۪مبوٗجاہَس چھِ پیٚیہِ ژےٚ ساڑ پانٛژھ ہَتھ پٔر بیگ مٮ۪کٕس پیٚیی ژےٚ پانٛژھ ہَتھ وُہ پٔر بیگ یَتھ کیٛاہ چھِ وَنان او پی سی کھِرٛو پیٚیی ژےٚ پانٛژھ ہَتھ تٕرٛہ پٔر بیگ اَرکو پیٚیی ژےٚ پانٛژھ ہَتھ ژتجی پٔر بیگ پَتہٕ ہسا چھُ سہلٕے پَتہٕ ہٮ۪کو أسۍ ڈِسکاوُنٛٹ کٔرِتھ ییٚلہِ تۄہہِ ییٖیِو یوٚتھَس کیٚنٛہہ نہٕ حظ چھُ پَرواے بیٚیہِ تہِ ہٮ۪کہٕ بہٕ ڈِسکاوُنٛٹ کٔرِو ییٚلہِ تۄہہِ یِیِو تۄہہِ کۭژاہ کانٛٹٕٹی چھُو ضوٚرَتھ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ یا تُہۍ حظ ییٖزیو سٲنِس سِٹورَس پٮ۪ٹھ یَتھ چھِ اَسہِ ناو دَولَت سیٖمَنٛٹ سِٹور تُہۍ ییٖزیو یوٚتھُے حظ أسۍ کَرو ییٚتھی کَتھ تہٕ بیٚیہِ کَرو تَمہِ وِزِ بیٚیہِ تہِ ڈِسکاوُنٛٹ کیٚنٛہہ چھُنہٕ پَرواے ٹھیٖک حظ چھُ آ مٮ۪کٕس روزی بٮ۪سٹ اٮ۪ڈرَس چھِ اَسہِ کھِرَم سِری گفارا